اَگر أسۍ کَتھ کَرو اِنسانَس چھِ پَنٕنۍ سیو پیٚوان کیٚنٛہہ مٔنی تھاوٕنۍ تِکیٛازِ اَگر اسہِ وُچھہٕ اَگرٔے بہٕ لۄکٕٹۍ ٲسٕس پَتہٕ گٔییَس تتہِ پٮ۪ٹھ بٔڑ پَتہٕ کوٚرُکھ مےٚ خانٛدَر تَتہِ پٮ۪ٹھ بَنیو مےٚ پَنُن ہَسبیٚنٛڈ تَتہِ پٮ۪ٹھ چھِ مےٚ پَنٕنۍ شُرۍ مےٚ پَزِ تِمَن شُریٚن ہُنٛد سونٛچُن مےٚ پَزِ سیو کیٚنٛہہ مٔنی تھاوٕنۍ پَتہٕ یِمَن شُریٚن برٛونٛٹھ کُن سونٛچُن پَتہٕ چھُم بُڑھاپَہ مےٚ پَزِ کیٚنٛہہ مطلب یا کیٚنٛہہ ؤرچُوَل دوست بَناوٕنۍ ییٚتہِ مےٚ پَنٕنۍ فاینانٕس پرٛیٚفریٚنٕس خٲطرٕ پونٛسہٕ کیٚنٛہہ فنٛڈ پَزیٚن جمع تھاوٕنۍ یِتھ پٲٹھۍ ڈاک خانہٕ چھُ تَتہِ پَزِ مےٚ پَنٕنۍ پونٛسہٕ تِکیٛازِ پَتہٕ لَگہِ مےٚ تٕم بُڑھاپَس منٛز واریاہ زیادٕ ضروٗرَت پونٛسہٕ پَزیٚن مےٚ مطلب سیو تھاوٕنۍ یِم پَزیٚن مےٚ جمع تھاوٕنی کُنہِ فنٛڈَس کُنہِ مطلب فنٛڈٕ خٲطرٕ پَزیٚن مےٚ یِم کیٚنٛہہ پونٛسہٕ سیو تھاوٕنۍ